مُسَلمانن درمیان چھِ واریاہ زیادٕ تقاضہٕ گَژھان یتھ کَشمیٖرَس مَنٛز مُسَلمان چھُ ہر کانٛہہ مگر اَتھ مَنٛز چھِ یِوان ہر کانٛہہ طبقُک یِتھ پٲٹھۍ ٲں مُسَلمان ٲں طبقہٕ چھِ شیعہ چھِ سُنی چھِ یہِ چھ اہل حدیث چھِ جَمٲعتۍ چھِ سَلفی چھِ سوٗفی چھِ اتھ مَنٛز یمن درمیان چھِ واریاہَن متعلق ٲں یہِ تقاضہ گَژھان عبادتَس مُتعلِق یا کُنہ تہِ چیٖزَس مُتعلِق کانٛہہ دۄہ مناونَس پٮ۪ٹھ چھُ گَژھان یِمن درمیان تقاضہٕ ٲخر چھُ آسان مانُن یُس خۄدایَن ووٚنمُت چھُ یُس قۄرانَس مَنٛز لیکھِتھ آسہِ یِتھ پٲٹھۍ شیعہ تہٕ سُنیَن مَنٛز چھِ تٲریٖخی تقاضہٕ آمُت یہِ گۄدنِکۍ پٮ۪ٹھے چھِ آسۍ مٕتۍ یِمن درمیان واریاہ زیاد پانہٕ وٲنۍ تقاضہٕ روزان اَتھ پٮ۪ٹھ چھِ آز چھ زیادٕ تَر محرَمَس متعلق زیاد تَقاضہٕ روزان یِتھ پٲٹھۍ کہِ شیعہ چھِ واریاہ زیادٕ دِوان اہمیت محرَمَس سُنی چھِ ونان یہِ چھُ گۄناہ مَناوُن یِتھے پٲٹھۍ سُنِیَن تہٕ اہل حدیثَن یِم ٲں سُنی چھِ تمو چھُ واریاہ زیادٕ کتھ خِلاف ٲں یہِ مطلب شکایت کران یِم یِتھ پٲٹھۍ اہل حدیث عبادت چھِ کَران یہِ کیٛازِ یِم کیازِ چھِ رِجیٚکٹ کران سنی یِم ونان چھِ تِمن ٲں مطلب یہِ یُس سُنی چھِ سُہ چھُ اُہُنٛد طریق تھوڑا اہندِس ٲں عبادت ٲں کَرنہٕ کِس طریٖقَس چھِ تِم خِلاف یِتھے پٲٹھۍ ٲں سوٗفی تہٕ سَلفی یِتھ پٲٹھۍ یِم ٲں سلفی چھِ تِم چھِنہٕ مانان سوٗفِزٕم کِہیٖنۍ مَطلَب ک تٕم چھِ اتھ خِلاف